میانہِ سکوٗل لایفہِ منٛز یوتَتھ تام مےٚ ٹینتھ دیُت مےٚ اوس پَنُن فیورِٹ سَبجیکٹ ساٮٔنَس مےٚ اوس ساٮٔنَسس کُن واریاہ زیادٕ اِنٹرَسٹ زیادٕ اوس مےٚ بَیولجی گژھان خۄش تِکیازِ تَتھ منٛز ٲسۍ أسۍ ہیوٗمَن لایفہِ ہُند پَران یَتھ منٛز تِکیازِ سُہ اوس تَتھ منٛز أسۍ أسۍ پَنٕنِس بارَس منٛز پَران مےٚ اوس واریاہ زیادٕ سُہ تَوے خۄش گژھان تاکہِ بہٕ زانہٕ اکھ اِنسان چھُ کیاہ أکِس اِنسانَس مُتعلِق توے اوس مےٚ توکُن واریاہ زیادٕ اِنٹرَسٹ یا اِؤن بہٕ ٲسٕس پتہٕ فردر تہِ وَتھان تٔھتھۍ منٛز برونہہ کُن پَنٕنۍ سٹڈی کَمپٔلیٖٹ کَرٕنۍ مَگر تَتھ منٛز آیہِ مےٚ تھوڑا زیادٕ فاینانشَل اِشوٗ یُس نہٕ مےٚ مےٚ ہیوٚک نہٕ سُہ کٔرِتھ کِہینۍ مَگر اِوٕن ؤنکینس تہِ چھِ مےٚ تَتھ منٛز واریاہ زیادٕ اِنٹرَسٹ یُس تُل ٹینتھ ٹینتھ اوس بہٕ ٲسٕس زیادٕ تر تھٔتھۍ سَبجیکٹیسٕے زیادٕ تر پران تِکیازِ مےٚ اوس سُہ واریاہ زیادٕ ٲس مےٚ کِریوزٹی روزان زِ بہٕ زانہٕ اکھ ہیوٗمَن لایف چھِ کیاہ یہِ کَتہِ آیہِ کیاہ چھُ گژھان أکِس اِنسانس اَندر کِتھ کَنین چھُ یِم اٮ۪کٹِوٹیٖز گژھ گژھان مےٚ اوس واریاہ زیادٕ فیورِٹ بہٕ ٲسٕس گژھان اولویز بہٕ پَرٕ ہا بَیولجی بیٚیہِ ٲسۍ اَسہِ اَتھ منٛز اَتھ منٛز نہ صرف چھُ اَسہِ ہیوٗمَنزن أسۍ پَران اَتھ منٛز ٲسۍ أسۍ پَتہٕ پن پَنُن اوٚند پوٚک تہِ پَران یُس واریاہ زیادٕ تِکیازِ یُس واریاہ زیادٕ اِنٹرَسٹڈ چھُ تِکیازِ پَنُن ماحول ییٚلہِ أسۍ پَران چھِ اَمہِ سۭتۍ تہِ چھُ اَسہِ واریاہ زیادٕ اکھ اِنٹرَسٹ یِوان بیٚیہِ چھِ واریاہ زیادٕ اَسہِ جانکٲری مِلان أسۍ ٲسۍ پَران پَنٕنین أن اوٚند پوٚک یِم کُلین ہُند باقی ٲسۍ پَران ماحول باقین اینملزَن ہُند ٲسۍ پَران یُس واریاہ زیادٕ اکھ اِنٹرَسٹڈ اکھ کَہانی ٲس بَنان مےٚ ٲس واریاہ زیادٕ سُہ فیورِٹ حدٕ کھۄتہٕ تہِ زیادٕ زیادٕ اوس سُہ فیورِٹ اِوٕن اِوٕن مےٚ مےٚ کوٚر تَتھ منٛز واریاہ اٮ۪کزام تہِ کریک پَتہٕ مےٚ آو پَتہٕ کوٚر مےٚ ٹینتھ پَتہٕ اوپٹ تہِ بیولجی مَگر تھوڑا ٲس مےٚ فادرَس فینانشَل پروبلِم مےٚ پیوٚو سُہ چینج کَرُن مگر اِوٕن ؤنکیٚنس تہِ چھُ مےٚ بَیولجی واریاہ حدٕ کھۄتہٕ تہِ زیادٕ فیورِٹ اَگر کیٚنٛہہ یوٚژھ خداین بہٕ کرٕ اَمہِ پَتہٕ تہِ رَٹہٕ ہا بہٕ بیولجی تِکیازِ تکیازِ مےٚ چھُ تَتھ سۭتۍ واریاہ زیادٕ اِنٹرَسٹ تھوڑا کیٚنٛہہ اِشوٗ آیہِ تہٕ مےٚ ہیوٚ مےٚ پیوٚو سُہ چینج کَرُن نہ تہٕ چھُ یُس یَتھ چیٖزَس أسۍ پَنٕنِس مُتعلِق پَرو یَتھ منٛز پانَس مُتعلِق سُہ زیادٕ اِنٹرَسٹِڈ بَنان تِکیازِ تَتھ منٛز چھُ یَژھان زانان أسۍ پَنٕنِس مُتعلِق